ہیٚلو اسلام علیکُم ٹھیٖک چھُو حظ فٔرچیٖنا فٔرنیٖچَر حظ تۄہہِ کتھ تۄہہِ چھُو حظ گَرَس خٲطٕرے تِم ضروٗرت گوٚو دُکانَس خٲطرٕ چھُو تۄہہِ ڈیکوٗریشَن نِنۍ گَرَس خٲطرٕ کیٛاہ چھُو تۄہہِ نِیُن فٔرنیٖچَر وُڈَن تہٕ اَسہِ حظ چھِ واریاہ اَز چھُ آمُت سُمارٹ فٔرنیٖچَر تہٕ تَتھ چھِ آسان مطلب چارجِنٛگ پوایِنٛٹ وارجِنٛگ پویِنٛٹ بیٚیہِ سِکریٖن وِکریٖن اورَے لٲگِتھ بیٚیہِ چھِ بیٚیہِ چھِ وُڈَن بیٛاکھ یُس مطلب سیٚود گوٚو تہٕ سُہ چھِ آسان یہِ صوفا ہٕکۍ پٲٹھۍ یُس صوفا آسان چھِ اَکھ چھِ تِمے بیٚیہِ چھِ اَسہِ سُمارٹ فٔرنیٖچَر تۄہہِ کُس ہیٚوٗ چھُ ضروٗرت سُہ حظ مطلب تۄہہِ آسٮ۪و سٮ۪ٹ ضروٗرت سُہ حظ چھِ گژھان پٕنٛژٕہ ساس تانۍ سُہ حظ چھِ میٹر کَران ڈِیلِؤری کیٛاہ نِیِو تُہۍ اگر حظ تُہۍ نِیِو مطلب پانَے تہٕ تیٚلہِ گژھٮ۪س تھوڑا کَم نَتہٕ اگر سٲنی ڈیٚلِؤری اَسے پیٚیہِ کَرٕنۍ تیٚلہِ چھِ تیٚلہِ گژھِ نہٕ کِہیٖنٛۍ کَم تَتھ ٹھیٖک حظ چھُ تیٚلہِ حظ گَژھِ تَتھ تیٚلہِ حظ گژھِ تَتھ زٕ ساس تانۍ کَم بیٚیہِ چھُو تُہۍ دُکانَس خٲطرٕ ڈیکار ضروٗرت اَہَن حظ تَتھ تہِ چھِ واریاہ ٹایپ اَکھ چھِ یِوان اِلٮ۪کٹِرٛک بیٚیہِ چھِ یِوان اِلٮ۪کٹِرٛک بغٲر ٹھیٖک حظ چھِ کوتاہ حظ چھِ ضروٗرت تِم حظ چھِ دَہ وُہ میٖٹر تِم گٔے پانٛژھ شےٚ ساس تانۍ پانٛژھ شےٚ ساس اَہَن حظ کٔرسی حظ چھِ ییٚتہِ کٔژ کٔرسی چھِ ضروٗرت

اَچھا کُرسی ہتھ کَھنٛڈ تۄہہِ چھُو حظ مطلب سیٚود رٮ۪نٛٹَس پٮ۪ٹھ ہا سُہ حظ گوٚو تیٚلہِ ہَتَن کُرسِیَن دۄہَس خٲطر گوٚو سُہ دَہ ساس وُچھِو حظ تُہۍ أکِس کُرسی ہَتھ رۄپیہِ تہٕ وۅنۍ کیٛاہ حظ چھُو تۄہہِ نِیُن ٹوٹَل تُہۍ ؤنِو مےٚ آرڈَر تَمی حِساب ونہٕ ہو تۄہہِ ٹھیٖک حظ چھُ ٹھیٖک بیٚیہِ ہُہ سُمارٹ فٔرنیٖچَر سُہ حظ گژھِ پٕنٛژٕہ ساس تُہۍ چھُو دَپان أسۍ نِمو ڈِیلؤری پانَے تۄہہِ دِمہو بہٕ نٮ۪ٹ سُہ سورُے دِہو تۄہہِ نٮ۪ٹ ژَتجِہَن ساسَن آ سورُے ژَتجی ساس اَہَن حظ بِہِوٗ بِہوٗ بِہوٗ